پانٛژھ ڈِسٹِرٛک گۄڈنیٚتھ حظ چھُ یِوان ڈِسٹِرٛکہٕ پَلواما ڈِسٹِرٛکہٕ اَننت ناگ ڈِسٹِرٛکہٕ کُپوارہ ڈِسٹِرٛکہٕ بَڈگام ڈِسٹِرٛکہٕ بانٛڈی ڈِسٹِرٛکہٕ بانڈی پوٗرا